اَگر کَتھ چھِ یِوان خاندرٕچ خانٛدرَس منٛز گیٚوُن نَژُن وَنوُن یِمن چیٖزَن ہنز تہٕ میانہِ حِسابہٕ چھِ کۄپوارا چھُ واریاہ زیادٕ اَتھ چیٖزَس منٛز مَشہوٗر یِوان ماننہٕ بہٕ چھَس وَنان یِتھ کَنیتھ زِ ییٚتہِ چھِ آسان یِتُھے مہرازس چھُ آسان یُن تہٕ ییٚتہِ چھِ سارے زَنہِ روٚپھ لگان وَنٕنۍ کیٚنٛہہ چھِ وَنوُن وَنان یِتھٕے کٔنۍ ہا گیوُن نَژُن یہِ چھُ یہِ کٔشیٖر مطلب کۄپوارا چھُ واریاہ زیادٕ یِمِن چیٖزن منٛز مَشہوٗر یِوان ماننہٕ تہٕ مےٚ تہِ چھُ واریاہن جاین ییٚتہِ فیٖل کورمُت کہِ بے شک یُس کۄپوارا یُس سایِٹ چھِ ییٚتہِ چھُ واریاہ اَصٕل سُہ گیوُن ہُوٚ کلچُرل چھُ ییٚتہِ واریاہ اَصٕل یِم رَسمو رِواج چھِ تِم چھِ باقاعدہ اَصٕل پٲٹھۍ یِوان ییٚتہِ مَناونہٕ تَمہِ باوجوٗد چھِ کیٚنٛہہ نَیہِ رَسمو رِواج سانین اَگر أسۍ خاندرن منٛز کَتھ کَرو تِم گٔمژٕ وۄنۍ ایڈ وُنہِ چھےٚ نہٕ مَگر اکھ چیٖز باسیٚو مےٚ اَصل یُس سٲنِس ڈِسٹرکٹس منٛز چھُ تِم چھِ نہٕ وُنہِ اَسہِ کَرمژٕ مطلب کہِ ایڈ کِہینۍ یِم برونہہ کہِ برونٛہہ کالہِ پٮ۪ٹھٕے آسہٕ مناونہٕ یِتھ کَنہٕ اوس یِوان کانٛہہ چیٖز مَناونہٕ تِتھٕے کَنتھ چھُ مَناونہٕ یِوان تہٕ بہٕ چھَس أسۍ چھِ آز تہِ یہِ کٲم کران ییٚلہِ عیٖد چھِ آسان یِنہٕ واجین تہٕ أسۍ چھِ اَرفٕک دۄہ روٚپھ کران تہٕ مطلب أسۍ چھِ اکھ نٔو جنریشن تہٕ اَسہِ اوس نہٕ یہِ پَتہ مطلب پَتہ اوس لیکِن أسۍ ٲسۍ نہٕ یِمن چیٖزن فالو کران کِہینۍ تہٕ مےٚ چھُ اکھ دِلی پسنٛد کہِ بہٕ چھَس یِمَن چیٖزن خٲطرٕ واریاہ مےٚ چھُ سُہ دِل خۄش گژھان یِم چیٖز فالو کَرٕنۍ تہٕ اَسہِ چھِ گرِکیٚو مطلب تِم چیٖز ہٮ۪چھنٲیمٕتۍ بہٕ چھَس واریاہ شُکُر تِمن تہِ کران تہٕ عیٖد برونہہ چھِ أسۍ روٚپھ کران تہٕ واریاہ مَزٕ چھُ یِوان مطلب اکھ نٔو جنریشن یِم چیٖز فالو کَرٕنۍ تہٕ یہِ چھُ اکھ تھوڑا نوٚو نوٚو چیٖز آسان اَسہِ خٲطرٕ تہٕ کۄپوارہس منٛز چھِ واریاہ یِم نَژُن گیٚوُن چھُ واریاہ مَشہوٗر اِوٕن کہِ ییٚتٕکۍ کیٚنٛہہ یِم چھِ مطلب یِم خاندرن منٛز نَژان گیٚوان یِم چھِ واریاہ مَشہور تِمن منٛز چھِ واریاہ یِمن ہٕندۍ أسۍ ناو ہیٚکو نہٕ ؤنِتھ کِہینۍ تہٕ مَگر چھِ واریاہ یِم مَشہوٗر چھِ یِم خاندرس منٛز راتس راتس گیٚوان چھِ مےٚ چھِ پانہٕ یِم اٮ۪کٕسپیرینٕس کٔرمٕتۍ راتس خاندرن منٛز تہٕ گیٚوُن سُہ چھُ واریاہ زیادٕ لُطُف دِوان تہٕ کیٚنٛہہ صوٗفیانہ سونگ میوٗزِک یِم چھِ آسان تِم صوٗفِیانہ پارٹ چھِ مےٚ واریاہ اِوٕن کہِ اَسہِ چھِ گرس منٛز تہٕ تِم تَبلا وغیرہ یِم چھِ اَسہِ یِم چیٖز تہٕ أسۍ چھِ تِم بَجاوان تہٕ مےٚ چھُ واریاہ زیادٕ یِمن چیٖزن کُن تہٕ بے شک یُس کۄپوارا ڈسٹرکس منٛز چھُ یِم ہر کُنہِ گرس منٛز وُچھِو تُہۍ یِم صوٗفیانہ یِم چیٖز چھِ آسان صوٗفی صوٗفی تِم چھِ یتہِ فالو یِوان کرنہٕ تہٕ ہر کُنہِ خاندر ٲستن کیٚنٛہہ تہِ فنکشن ٲستن گیٚوُن وَنوُن یِم چیٖز چھِ یِوان ییٚتہِ کرنہٕ